نہ حظ نہ کٕہٲنۍ تہِ ہیٚلتھ کِیر انشورنٕس چھُنہٕ مےٚ نہ چھُ یہِ مےٚ یوز کوٚرمُت نہ میٲنہِ کٲنٛسہِ فیملی میٚمبرن